السلامُ علیکُم ہیٚلو ہاں ؤنِو ہاں ہاں أسۍ چھِ کیٖبہٕ وٲلۍ کیٖب پٮ۪ٹھ ؤنِو اچھا بِلکُل بِلکُل کوٚت کوٚت چھُو تۄہہِ گژھُن اچھا اچھا

کمہِ دۄہ چھو گژھُن کمہِ دۄہ چھو گژھُن پگاہ صُبحس تُہۍ کتہِ چھو روزان مےٚ کوٚت چھُ یُن آ آ بلکُل ٹھیٖکھ حَظ چھُ تہٕ مگر تُہۍ کرِو پونٛسن ہنٛز کتھ کالے کیٚازِ کہِ پتہٕ چھُ صُبحس گژھان مسلہٕ تۄہہِ چھوٕ دۄہس پٮ۪ٹھ گٲڑ بُک کرٕنۍ تیٚلہِ تھیو پانژھ ساس لگنو تۄہہِ پگاہ دۄہس تیلہِ کیٚازِ کہِ پتہ مہ چھِ کوٗتاہ چھُ سوموٗس منٛز یُتھ آرام ما مِلیٚو یُتھ سانہِ کیبہِ منٛز آرام چھُ مِلان مےٚ چھُ گۄڈٕ گرٕ یُن تُہنٛد پتہٕ چھُو مےٚ تُہۍ شامس ڈراپ تہِ تتہِ کرٕنۍ

توے چھَسو نہ ونان پونٛسہٕ دِیو مےٚ برابر چلو وۄنۍ پانژھ ساس نہٕ تہٕ ساڈٕ ژوٗر ساس گوٚو بس تمہِ زیادٕ ہیکہٕ نہٕ بہٕ کم کٔرتھ کِہیٖنۍ مگر مےٚ چھُنہٕ حَظ پیارُن بہٕ کوٚت گژھِ تیٖتِس کالس تُہۍ گژھِو باغن ہُپٲر یپٲر نژنہِ بہٕ کوٚت گژھٕ تیوٗت کال مگر بہِ مہ ہیٚکہٕ کٕہٕنۍ تہِ پسینجر تُلَتھ تیٖتِس کالس یٖتِس کالس تُہۍ مےٚ سۭتۍ چھِو چلو وۄنۍ صُبحس کرو تیٚلہِ أسی ڈِسایِڈ کینٛہہ چھُنہٕ پرواے چلو تُہنٛدِ موٗجوٗب سدہٲے شیٚتھ بس چلو ٹھیٖکھ تھیٖکھ چھُ ادٕ کیٚاہ اِنشاء اللہ ٹھیٖکھ چھُ او کے